پانٛژھ دَسمبر کُنوُہ شیٚتھ نَمنَمَتھ ترٛےٚ جَنؤری زٕ ساس زٕتووُہ اَکترٕہ میے زٕ ساس پانٛژھ سَتھ اَگست زٕ ساس تہٕ نو اَکوُہ جوٗن زٕ ساس سَداہ